اَسہِ چھےٚ گۄڈٕنِچ ہمساے باے ییٚمِس ناو چھُ سکینا بانو سۄ چھےٚ ہمساین سۭتۍ واریاہ رُت سلوٗک کران بیٚیہِ چھےٚ لُکن مدد وَدد کَران دوٚیم ہمساے باے چھےٚ تٔمِس چھُ ناو کلسم سۄ تہِ چھِ گرَس منٛز واریاہ اَصٕل کٲم کَران پَنٕنۍ گُپنن وُپنن واتن سۄ تہِ چھےٚ محنتی واریاہ بیاکھ ہمسایہِ باے چھِ تریِم تٔمِس چھُ ناو سلیما سۄ تہِ چھےٚ لُکن سۭتۍ اَصٕل پٲٹھۍ پَکان اَصٕل سلوٗک کران ژوٗرِم ہمساے باے چھےٚ نزیرا چھُ تٔمِس ناو سۄ تہِ چھےٚ اَصٕل سلوٗک کران لُکن سۭتۍ تھن بیٚیہِ چھےٚ پَنٕنِس گرس وَرس اَصٕل پٲٹھٮ۪ن واتن بیاکھ ہمساے باے چھےٚ پوٗژِم ییٚمِس ناو چھُ محبوبہ تٔمِس تہِ چھُ سۄ تہِ چھےٚ اَصٕل نیٚمازیٚس پانٛژھ وقت پَران بیٚیہِ چھِ أکِس بیٚیس سۭتھۍ اَصٕل پٲٹھۍ پِکان بیٚیہِ چھےٚ واریاہ رٕژ